اسلام علیکم ورحمتہُ اللہ تعالیٰ وبرکاتہ دَہن پٮ۪ٹھ دَہن لَچھَن تام چھِ یِم ڈیٹ دہ وُہ تٕرٛہ ژَتجی پنٛژاہ باقٕے وسلام